سُوچ بھارت أبھیان ہسا چھُ اکھ یہِ بَنٲی اکھ یہِ چھُ اکھ مِشَن اَکھ یَتھ تحت أسۍ پَنُن ماحول صاف تھاونٕچۍ اطلاع چھِ یِوان دِنہٕ میٚتہِ چھُ کوٚرمُت أکِس کٕلینلِنیٚس ڈرٛایوِ منٛز ٲں پارٹ کوٚرمُت ٲں سُہ اوٗس اسہِ کالجِکۍ تھرٛو تَتھ منٛز ہیٚک کوٚر اسہِ یہِ اسہِ تُل مطلب قدم پَنُن ماحول کِتھ کٔنۍ تھاوو أسۍ صاف تاکہِ أسۍ بَچو یِمو بیٚماریو نِش اسہِ سوٗن ماحو یہِ یُس ییٚتہِ بہٕ روزان چھَس تَتہِ چھُ کُنہِ حَدَس تام صاف ماحول مگر پھر بھی چھِ واریاہ کوٗشِش کَرنٕچ چھِ اسہِ وُنہِ تہِ ضرورت خاص کَر یہِ پلاسٹِک یہِ پالِتھین سانہِ گَھرِ نیران چھُ یہِ پَزِ اسہِ پرٛا مطلب اصٕل پٲٹھی پَزِ اسہِ یہِ کُنہِ جایہِ دوٗر کُن ترٛاوُن تاکہِ أسۍ بَچو بیٚماریو نِش